کشمیٖرٕکۍ لُکھ چھِ کَشمیٖری لنٛگویج واریاہ اَصٕل بولان تِم چھِ پانہٕ ؤنۍ کانٛہہ اَصٕل کٲشُر کَران أکِس اکھ سۭتۍ یِم زَن کَلچرَل ٹرٛیڈِشَنٕز چھِ آسان تِمَن پؠٹھ چھِ أسۍ یہِ پَنٕنۍ کَشمیٖری لنٛگویج اِظہار کَران أسۍ چھِ پَننہِ زَبٲنۍ منٛز اَتھ واریاہ سانگٕس آسان واریاہ سانٛگٕس آسان پَننہِ زبٲنۍ منٛز یاد تھٲیمٕتۍ پَتہٕ چھِ ییٚلہِ کر کَلچرَل ٹرٛیڈِشنَل چھُ آسان تَمہِ دۄہ پَتہٕ تَمہِ دۄہ چھِ پَتہٕ أسۍ یِم پَنٕنۍ سانگٕس اَتؠن بوزناوان تہٕ پَتہٕ چھِ کٔشیٖرِ ہُنٛد لٕکھ واریاہ خۄش گژھان یہِ بوٗزِتھ